اسلامُ علیکُم ورحمتہ اللہ وبرکاتہ مےٚ حظ چھِ ناو مَسرَت سوال چھِ سٲنِس گامَس منٛز یِم یِم ہوم رٮ۪مِڈیٖز یِم گَرکُلی چیٖز اِستعمال یِوان چھِ کَرنہٕ کَمہِ خٲطرٕ پنٛنٮ۪ن پنٛنہِ ژَمہِ خٲطرٕ یا مَستَس خٲطرٕ یوٚتَس تامَتھ مَستُک سوال چھِ سٲنِس گامَس منٛز چھِ اَکھ چیٖز مشہوٗر یَتھ أسۍ وَنان چھِ رُہَن ییٚلہِ تہِ زَن کانٛہہ کوٗر پرٛٲنِس کٲنٛسہِ نِش شِکایت کران چھِ تٔمِس چھِ تورٕ یی یِوان جواب ونٛنہٕ کہِ ژٕ کر کٲم ژٕ مَتھ رۄہنہٕ آب یا مَتھ ژٕ رۄہنہٕ آب نَتہٕ دَگ ژٕ رُہَن تمہِ پَتہٕ کَر ژٕ تَتھ رۄہنَس آب رۄہنَس شِرٕ سُہ مَتھ ژٕ تیٖلَس سۭتۍ مِکٕس کٔرِتھ بیٚیہِ چھِ ییٚتہِ یِوان سٲنِس گامَس منٛز اَکھ کَتھ دۄہراونہٕ بار بار کہِ تیٖل گَژھِ سُہ یُن اِستعمال کَرنہٕ یُس اَسہِ پَنٛنہِ زٔمیٖن منٛز حظ نیران چھِ یَتھ أسۍ بیٛٲلۍ تیٖل وَنان چھِ یِم زٕ چیٖز خاص کر چھِ یِوان سٲنِس گامَس منٛز اِستعمال کرنہٕ خٲطرٕ اِستعمال کرنہٕ پنٛنہِ مَستَس خٲطرٕ بیٚیہِ اَمہِ علاوٕ ٹھوٗل یِوان چھِ مَستَس دِنہٕ تاکہِ أتی گَژھِ مَس واریاہ مضبوٗط یِم حظ چھِ تِم چیٖز یِمو مَستہٕ خٲطرٕ واریاہ فٲیدٕ منٛد چھِ پرٛانہِ زمانہٕ چہِ زَنہِ چھِ اَسہِ وٕنۍکٮ۪نَس وَنان کہِ ییٚلہِ تِہُنٛد وقت اوس تِم ٲسۍ مَتھان گٮ۪و وٕنۍکٮ۪نَس حظ چھِنہٕ گٮ۪وُک وٮ۪وُک کَنسٮ۪پٹ کِہیٖنۍ البتہ رُہَن بیٚیہِ حظ أدرَک بیٚیہِ گَنٛڈٕ رَس گَنٛڈٕ دٔگِتھ حظ تَتھ رَس کَڑُن سُہ چھِ یِوان أسۍ أسۍ سُہ چھِ ییٚتہِ یِوان مَستَس اِستعمال کَرنہٕ یوٚتَتھ تامَتھ سوال چھُ ژَمہِ ہُنٛد ژَمہِ ہُنٛد خٲطرٕ چھِ ییٚتہِ یُس زیادٕ پَہمَتھ گَریُک چیٖز اِستعمال چھِ یِوان کَرنہٕ سُہ چھِ یِوان کَرنہٕ ٹماٹر تِکیٛازِ کہِ ٹماٹرَس منٛز چھِ وٮ۪ٹَمَن سی یُس ژَمہِ ہِنٛدۍ خٲطرٕ واریاہ اَصٕل مانٛنہٕ چھِ یِوان وٮ۪ٹَمَن سی چھِ آسان ٹَماٹرَس منٛز تَمہِ خٲطرٕ چھِ سُہ ژَمہِ چھِ سُہ واریاہ فٲیدٕ واتناوان تَمہِ سۭتۍ چھِنہٕ ژَمہِ کانٛہہ تہِ نۄقصان واتان بیٚیہِ چھِ بیٛاکھ چیٖز یَتھ أسۍ وَنان چھِ ٲلوٕ ٲلوٕ زٕلِتھ صاف واف کٔرِتھ تَتھ رَس کَڑنہٕ یِوان سُہ تہِ چھِ یِوان اِستعمال کَرنہٕ اَمہِ خٲطرٕ ژَمہِ ہِنٛدِ خٲطرٕ اَمہِ سۭتۍ چھِ یِم پرٛانہِ زَنہِ وَنان کہِ اَمہِ سۭتۍ چھِ گژھان ژَم واریاہ اَصٕل یہِ ٲلوٕ رَس چھِ یِوان مِکٕس کرنہٕ بیسَن یُس وَنان چھِ أسۍ تَمہِ کہِ تٔتھۍ ٲٹِس منٛز یا یُس یہِ ٹماٹر چھِ یہِ چھِ أسۍ ہٮ۪کان استعمال کٔرِتھ کھنٛڈَس سۭتۍ تہِ یہِ چھِ أسۍ اِستعمال ہٮ۪کان کٔرِتھ توٚملہٕ ٲٹِس سۭتۍ تہٕ وارِیاہ مٮ۪تھٲڈٕس چھِ کہِ أسۍ کِتھ کٔنۍ ہٮ۪کو یہِ ٹَماٹر پنٛنہِ ژَمہِ خٲطرٕ اِستعمال کٔرِتھ مگر اگر أسۍ یہِ ٹَماٹر کُنہِ تہِ پٲٹھۍ اِستعمال کَرُن چھِ یَژھان یا کران چھِ اَمہِ سۭتۍ چھِ ہَر رنٛگہٕ سانہِ ژَمہِ فٲیدٕ مِلان بیٚیہِ اَمہِ علاوٕ یِم سٲنِس گامس منٛز وٕنۍکٮ۪نَس ہوم رٮ۪مِڈیٖز اِستعمال یِوان چھِ کرنہٕ تَتھ منٛز چھِ دۄدٕ ہَر تہٕ بیٚیہِ لیٚدٕر یِوان اِستعمال کرنہٕ ژَمہِ ہِنٛدِ خٲطرٕ مَستہٕ خٲطرٕ چھِ وَنان کہِ احتِیاطَن ہسا گژھِ نہٕ بایلَر آب ہسا گژھِ نہٕ اِستعمال یُن کَرنہٕ کِہیٖنۍ تہِ نہٕ اَمہِ خٲطرٕ ہسا گَژھِ یُن دانَس پٮ۪ٹھ آب وٕشناونہٕ بیٚیہِ ہسا گژھِ نہٕ زیادٕ پَہَم توٚت آب مَستَس اِستعمال یُن کَرنہٕ کِہیٖنۍ تہِ نہٕ سانہِ یِم پرٛٲنۍ پرٛٲنۍ بُزَرگ چھِ یِم حظ چھِ وَنان کہِ أسۍ ٲسۍ پنٛنہِ وقتہٕ گٮ۪و مَتھان حظ کَلَس چھٔلِتھ بیٚیہِ شَمپوٗ شَمپوٗ ومپوٗ ٲسۍ نہٕ استعمال کران کِہیٖنۍ وٕنۍکٮ۪نَس چھِ سٲنِس مَستَس واتان واریاہ نۄقصان تَمہِ شَمپوٗ سۭتۍ یَتھ منٛز کیٚمِکلٕز چھِ آسان بیٚیہِ اَمہِ سابنہِ سۭتۍ یَتھ منٛز کیٚمِکلٕز آسان چھِ یِم سٲلِم چیٖز چھِ چھِنہٕ اَسہِ نفع واتناوان کِہیٖنۍ بٔلکہِ چھِ اَسہِ یِمو سٲلِمو چیٖزو سۭتۍ نۄقصان واتان سٲنِس گامَس منٛز چھِ اَمہِ علاوٕ تہِ مٔزیٖد چیٖز یِوان اِستعمال کرنہٕ مَگر تَمہِ پَتہٕ چھِ یہِ ڈِپٮ۪نٛڈ کران کہِ کٔمِس کُس چیٖز وَیہِ أدرَک تہِ چھِ یِوان مَستہٕ خٲطرٕ اِستعمال کرنہٕ یا یہِ تہِ چھِ یِوان گَنٛڈٕ تہِ چھِ یِوان اِستعمال کرنہٕ خٲطرٕ یا أسۍ وَنو کہِ لِپٹَن چاے لِپٹَن چاے تہِ چھِ یِوان مَستہٕ خٲطرٕ اِستعمال کَرنہٕ اَمہِ علاوٕ بٕتھِ خٲطرٕ چھِ اِستعمال ییٚتہِ کَران وٕنۍکٮ۪نَس یُس نٔو نٔو پُے چھِ یِمَن پَتَہ چھِ تِم چھِ کَران وٕنۍکٮ۪نَس کافی اِستعمال پنٛنِس بٕتھِس خٲطرٕ لیوٚنٛمب چھِ یِوان اِستعمال کَرنہٕ پنٛنِس بٕتھِس خٲطرٕ تَمہِ سۭتۍ چھِ یہِ ژَم واریاہ اَصٕل گژھان تَتھ لیٚمبِس منٛز تہِ چھِ وٮ۪ٹَمَن سی آسان واریاہ اَصٕل واریاہ اَصٕل چھِ یہِ اَمہِ ژَمہِ ہِنٛدۍ خٲطرٕ تہٕ باقٕے شُکریہ